اَگر أسۍ ووننٕچ یا سُونٕچ کتھ کَرو ایٚم ووٚنہٕ أسۍ چھِ بنیان چھِ ووننہٕ یِوان ییٚتہِ مَسہِ چھِ بَناونہٕ یِوان ییٚتہِ واریاہ یُنیٖک سٹایلٕز ڈِفرَنٹ سٹایلٕزَن مَنٛز چھِ یِوان بَناونہٕ مَطلَب اَلَگ اَلَگ تِمَن پیٚٹٲرٕنۍ چھُکھ یِوان بَناونہٕ ییٚتہِ پٮ۪ٹھ کَنیٚتھ اکھ گۄلاب مَطلَب گۄلاب دار مٔژھ چھِ یِوان بَناونہٕ ییٚتہِ سۄ چھِ باسان سۄ چھِ سیٚود گۄلاب زَن آسان تہٕ مےٚ چھِ ٹرے کٔرمٕژ بہٕ چھَس پانہٕ مےٚ چھُ لاسٹ ٹایم بَنومُت ییٚتہِ پھیٚرَن چھُ ییٚتہِ واریاہ زیادٕ یُنیٖک آسان اَلَگ آسان تہٕ پھیٚرَن مےٚ چھُ پھیٚرَن کوٚرمُت لاسٹ ٹایم ٹرے سُہ بَناونہٕ خٲطرٕ سُہ بَنیٚو واریاہ زیادٕ پٔرفیٚکٹ